اَگر أسۍ پَنٕنِس علاقس منٛز وُچھو ییتہِ چھِ نہٕ بیچز آسان کیٚنٛہہ تِکیٚازِ سمندرٕے چھُ نہٕ ییٚتہِ تہٕ بیٖچ کَپٲرۍ آسہِ تہٕ روٗد سوال وَنۍ یِم مونومیٚنٛٹٕس چھِ تَتھ منٛز چھُ یِوان مارٹند سون ٹیٚمپٔل یُس زَن مٹَن سیٚڈس چھُ تَتھ چھِ أسۍ کِہربل وَنان تہٕ یُس زَن بَنومُت چھُ لٔلِت اتیکیہن تہٕ تور چھِ ٹیوٗرِسٹ واریاہ یِوان تہٕ تَتیُک سیر چھِ تِم کران تہٕ خاص کر چھِ یِوان ٹوٗرِسٹ اور ییٚتہِ رٮ۪تہٕ کٲلِس اَنٛدر تہٕ یِم چھِ پہلگام وہلگام چکرا مٲرِتھ یِوان تور یِتھ چھِ یِم اُکُن تہِ گژھان کیٚازِ یہِ تہِ چھِ فیمس اکھ جاے اکھ تہٕ بیٚیہِ چھِ یِم وُچھو أسۍ اَگرٕے وُچھو یور ٹیوٗرِسٹ چھِ یِوان سۄ چھےٚ امرناتھ کیو یۄس زَن چھِ تہٕ تور تہِ چھِ واریاہ سَیاہ کھسان تہٕ اَمہِ علاوٕ یِم سٲنۍ ہیٚنٛدۍ بٲے چھِ تٔمۍ تہِ چھِ اور زِیارَتس یِوان تہٕ اوڑ چھِ کیٚنٛہہ ٹیوٗرِسٹ تہِ کھسان یہِ وُچھٕنہٕ خٲطرٕ یُس زَن شولنگ چھُ سُہ وُچھنہٕ خٲطرٕ چھِ واریاہ ٹیوٗرِسٹ کھسان تور تہٕ بیٚیہِ ہٮ۪کو أسۍ ؤنِتھ یہِ تہِ یور ٹیوٗرِسٹ یِوان چھِ سۄ چھےٚ یُس زَن درگاہ حضرت بل سری نگر تور تہِ چھِ واریاہ ٹیوٗرِسٹ واتان تہٕ یِم آسہٕ کیٚنٛہہ جایہِ